مےٚ کیاہ مےٚ کَمہِ سۭتۍ چھِ خوشی میلان مےٚ چھِ خۄش گَژھان ہیلٕپ اَدٲرٕس لُکَن مَدد کَرُن چاہے کٲم ٲستَن چاہے پونٛسہٕ ٲستَن چاہے کانٛہہ چیٖز ٲستَن مےٚ چھِ خۄش خوشی میلان ہیلٕپ اَدٲرٕس لُکَن مَدد کَرُن تہٕ بیٚیہِ چھُ مےٚ خۄش گَژھان کٕلیٖنِنٛگ صَفٲیٖی چھِ مےٚ واریاہ زِیادٕ خۄش گَژھان ییٖژہ مےٚ أنٛدۍ پٔکۍ صَفٲیٖی آسہِ پانَس صَفٲیٖی آسہِ تیٖژہ چھس بہٕ پَنٕنۍ لایِف اینجاے کَران تہٕ بیٚیہِ چھِ مےٚ خۄش گَژھان وَقت گُزارُن پانَس سۭتۍ پَننٮ۪ن گَرِکٮ۪ن سۭتۍ تہٕ زیادٕ خوشی چھِ مےٚ ییٚمہِ سۭتۍ میلان زِ شُکُر کَرُن اگر بہٕ وَنہٕ سِمپٕل ایٚکٕسپیٖرِیَنٕس لایِک سُپینٛڈِنٛگ ٹایِم وِد ماے فرٛینٛڈٕس اینٛڈ فیملی اَمہِ سۭتۍ تہِ چھِ مےٚ خوشی میلان زِ بہٕ چھس پَنُن وَقت صَرف کَران خَرچاوان پَننٮ۪ن دوستَن سۭتۍ پَننٮ۪ن گَرِکٮ۪ن سۭتۍ یِمو سارِوٕے چیٖزٕو سۭتۍ چھ مےٚ واریاہ زیادٕ خوشی میلان تہٕ بہٕ چھس پَنٕنۍ زِندگی اینجاے کَران